گیمزَن منٛز چھِ یِوان واریاہ گیمہٕ یِتھ کٔنۍ أسۍ ہَسا وٕچھو فُٹ بال چھِ یِوان والی بال چھِ یِوان کِرٛکَٹ چھِ یِوان بیٚیہِ چھِ یِوان واریاہ واریاہ گیمہٕ اگر أسۍ وٕچھو گیمو سۭتۍ چھِ اَسہِ گژھان صحت بَنان گیمو سۭتۍ چھِ اَسہِ گژھان صحت بَنان چھِ أسۍ چھِ روزان فِٹ چھِ روزان أسۍ تنٛدرُستہٕ چھِ أسۍ روزان أسۍ چھِ گِنٛدان واریاہ واریاہ گیمہٕ اَسہِ پَزِ کَرٕنۍ کٲم اَسہِ پَزِ پَنٕنۍ سوسایٹی منٛز گیمہٕ گِنٛدنہِ لَکٹٮ۪ن سۭتۍ بَڈٮ۪ن سۭتۍ بٕڈَن سۭتۍ تاکہِ اَسہِ گژھِ کٲم أسۍ ہیٚکو آرام سان سوشَل اِنٹرٛیکشَن کٔرِتھ سوشَل اِنٹرٛیکشَن کَرنہٕ سۭتۍ چھِ اَسہِ گژھان فرٛینٛڈشِپ ڈٮ۪ولاپ فرٛینٛڈشِپ ییٚلہِ اَسہِ گٔیہِ ڈٮ۪ولاپ أسۍ چھِ کران کٲم تَمہِ سۭتۍ اَسہِ چھِ روزان فِٹ أسۍ چھِ روزان تنٛدرُستہٕ أسۍ چھِ روزان فِٹ ہَرکُنہِ طرفہٕ أسۍ چھِ گِنٛدان پنٛںہِ سوسایٹی منٛز گیمہٕ یِتھ کٔنۍ أسۍ گِنٛدان چھِ فار ایٚکزامپٕل أسۍ چھِ گِنٛدان فُٹ بال فُٹ بالہِ منٛز چھِ آسان کاہہ پٕلیر کاہہ پٕلیرو منٛز چھِ أسۍ پانہٕ ؤنۍ گِنٛدان اَسہِ چھِ گژھان تَمہِ سۭتۍ پانہٕ ؤنۍ بایی چارہ أسۍ چھِ روزان پانہٕ ؤنۍ بایی چاراہَس منٛز فُٹ بالہِ منٛز چھِ آسان واریاہ روٗل اَتھ منٛز چھِ آسان گول کیٖپَر اَتھ منٛز چھِ آسان فرٛٮ۪نٛٹ رَنَر اَتھ منٛز چھِ آسان ڈِفٮ۪نڈَر یِم چھِ آسان ڈِفرَنٛٹ ڈِفرَنٛٹ سوسایٹی پٮ۪ٹھ آمٕتۍ پَتہٕ چھِ اَسہِ گژھان پانہٕ ؤنۍ بَرادٔری بَرادٔری کِنۍ چھِ أسۍ ہیٚکان ؤنِتھ یِمہٕ چھِ اَسہِ سۭتۍ فَرٮ۪نٛڈٕز أسۍ چھِ بَنان یِتھ کٔنہِ اَکھ أکِس سۭتۍ دوس پَتہٕ چھِ أسۍ گِنٛدان فُٹ بال تَتھ منٛز گژھِ آسُن گرٛاوُنٛڈ تہِ بوٚڑ اگر أسۍ وٕچھو والی بال تَتھ منٛز تہِ چھِ پانہٕ ؤنۍ أسۍ پانہٕ ؤنۍ بایی چارہ کَران ڈٮ۪ولاپ بایی چارہ چھِ أسۍ کَران ڈٮ۪ولاپ یِتھ کٔنۍ سا کہِ اگر اَکھ چھِ آسان اَکہِ سایڈُک بیٛاکھ چھِ آسان بیٚکہِ سایڈُک تہٕ أسۍ چھِ لاگان گِنٛدُن تہٕ گِنٛدنہ سٕے سۭتۍ چھِ أسۍ کَران کٲم أسۍ چھِ روزان پانہٕ ؤنۍ فِٹ فاٹ اَسہِ چھِ گژھان سٲری مُشکِلات دوٗر أسۍ چھِ روزان پانہٕ ؤنۍ دوستی سۭتۍ اَمہِ سۭتۍ چھِ واریاہ بٮ۪نِفِٹ روزان گیمو سۭتۍ اَسہِ چھِ آسان کُنہِ ساتہٕ کینٛہہ ضروٗرت أسۍ چھِ گِنٛدان پانہٕ ؤنۍ پَتہٕ چھِ دوس بَنان پَتہٕ چھِ مَدَد کَرنہِ یِوان یِتھ کٔنۍ چھُ اَسہِ سوسایٹی منٛز کیٛاہ اَکھ عزت روزان اگر أسۍ وٕچھو کِرکَٹ کِرکَٹَس منٛز چھِ آسان زٕ ٹیٖم أکِس ٹیٖمَس منٛز چھِ آسان کاہہ پٕلیر بیٚکِس ٹیٖمَس منٛز تہِ چھِ آسان کاہہ پٕلیر تہٕ پَتہٕ چھِ أسۍ گِنٛدان کاہہ پٕلیر یِم چھِ آسان یے چھِ آسان پانہٕ ؤنۍ دوس حِساب یِم چھِ آسان پانہٕ ؤنۍ دوسہٕ حِساب تہٕ یِم چھِ گِنٛدان پانہٕ ؤنۍ کِرکَٹ گِنٛدان فُٹ بال گِنٛدان باقٕے باقٕے چیٖز چھِ یِمہٕ گِنٛدان اگر ہَسا وٕچھو أسۍ أسۍ چھِ سٲری گِنٛدان اَسہِ چھِ روزان بایی چارہ بایی چارہ سۭتۍ چھِ اَسہِ گژھان کٲم پَتہٕ اگر اَسہِ سوسایٹی منٛز چھِ اَسہِ فرٛٮ۪نٛڈشِپ گژھان یِم پانہٕ ؤنۍ گِنٛدان چھِ یِتھ کٔنۍ بہٕ زَنہٕ تۄہہِ وَنو أسۍ چھِ گِنٛدان دوس کاہہ وُ چھِںہٕ أسۍ أسۍ چھِنہٕ وَ گِنٛدٲنی یوت پانہٕ ؤنۍ مگر وَ چھِ اَسہِ پانہٕ ؤنۍ اِنٹرٛیٮ۪کشَن تہِ گژھان أسۍ چھِ پَنُن پَنُن یعنی کہِ أسۍ چھِ وَنان پَتہٕ اَکھ أکۍ سُنٛد بِہُن وُچھان اَکھ أکۍ سُنٛد وۄتھُن بِہُن باقٕے چیٖز چھِ أسۍ وُچھان اَکھ کیٚمہِ آیہِ چھُ وۄتھان تہٕ بیٛاکھ کیٚمہِ آیہِ چھِ وۄتھان یِم چیٖز چھِ اَسہِ تیٚلے تَران فِکرِ ییٚلہِ أسۍ کیٛاہ چھِ کَران ییٚمہِ ساتہٕ أسۍ کِرکَٹ یا فُٹ بال یا والی بال باسکٮ۪ٹ بال کانٛہہ تہِ چیٖز ییٚلہِ أسۍ گِنٛدان چھِنہ تہٕ تَمہِ سۭتۍ چھِ اَسہِ یِم چیٖز تَران فِکرِ گوٚو یِم چیٖز ٲسِتھ چھِ اَسہِ پَتہٕ گژھان اَکھ چیٖز یعنی کہِ اَسہِ چھِ اِنٹرٛٮ۪کشَن گژھان اَکھ أکِس سۭتۍ تہٕ یُس یعنی کہِ پَتہٕ اگر أسۍ وٕچھو یعنی کہِ روٗرَر ایریا ہَن منٛز چھِ اَسہِ روزان سوسایٹی منٛز عزت تہِ اَسہِ چھِ روزان بٮ۪نِفِٹ تہِ اَسہِ چھِ روزان وَقار تہِ اَسہِ چھِ روزان سورُے چیٖز اَمہِ کِنۍ سۭتۍ پَزِ اَسہِ گِنٛدُن اَسہِ پَزِ وۄتھُن اَسہِ پَزِ بِہُن اَسہِ پَزِ کَرٕنۍ سوشَل اِنٹرٛٮ۪کشَن اَصٕل پٲٹھۍ تہٕ یُس یہِ گِنٛدُن چھِ آسان گیمزٕ چھِ أسۍ گِنٛدان اَمہِ سۭتۍ گامَن منٛز أسۍ چھِ اِتھ کٔنۍ زانان اَکھ أکۍ سُنٛد وۄتھُن بِہُن تہٕ تَمہِ سۭتۍ چھِ اَسہِ روزان سورُے صحت تہِ ٹھیٖک بیٚیہِ چھِ أسۍ کَران کٲم أسۍ چھِ سوشَل اِنٹرٛٮ۪شکشَن تہِ کَران اَمہِ سۭتۍ تاکہِ أسۍ چھِ پَتہٕ یِوان اَکھ أکِس دوستَس یِوان مَدتَس مَدتَس اِن دَ سَنٕس أسۍ چھِ پَتہٕ اگر کُنہِ ساتہٕ کٲنٛسہِ آسہِ ضرورَت کانٛہہ کامہِ ہِنٛز تٔمِس چھِ أسۍ کَران مَدد مَدد چھِ اسۍ کَران أمِس اَمہِ موٗجوٗب تاکہِ سُہ روزِ پَتہٕ اَسہِ سۭتۍ کامہِ منٛز تہٕ أسۍ چھِ یِہٕے اپیٖل کَران سوسایٹی منٛز یِم تہِ اَسہِ چھِ آسان اَسہِ ہَسا پزوٕ تۄہہِ کَرٕنۍ کٲم اَسہِ پزنو تۄہہِ گرٛاوُنٛڈ دِنۍ تاکہِ أسۍ گِنٛدو واریاہ واریاہ گیمہٕ یُتھُے اَسہِ واریاہ واریاہ گیمہٕ گِنٛزنہ تَمہِ سۭتۍ چھِ أسۍ گژھان کٲم أسۍ چھِ روزان سوسایٹی منٛز اَکھ أکِس سۭتۍ کَنٮ۪کٹہٕ یُتھُے أسۍ کَنٮ۪کٹہٕ روٗدۍ اَکھ أکِس سۭتۍ تِتھ کٔنۍ چھِ اَسہِ گژھان کٲم أسۍ چھِ روزان پانہٕ ؤنۍ بایی چارَس منٛز بایی چارَس منٛز آسنہٕ سۭتۍ چھِ اَسہِ گژھان کٲم أسۍ چھِ سوسایٹی منٛز روزان کَنٮ۪کٹہٕ اَمہِ سۭتۍ چھِ أسۍ روزان گِنٛدنہٕ سۭتۍ فِٹ أسۍ چھِ روزان فِٹ فاٹ چھِ أسۍ روزان أسۍ چھِ ہیٚکان اَسہِ چھِ ایٚکزَرسایِز گژھان اَسہِ چھِ باقٕے باقٕے چیٖز گژھان ییٚلہِ أسۍ کَران چھِ کٲم ییٚلہِ أسۍ گِنٛدان چھِ اَسہِ پَزِ یِمَن کَرٕنۍ کٲم اَسہِ پَزنَکھ دِنۍ گرٛاوُنٛڈ اَسہِ پَزنَکھ دِنۍ لَکٕٹۍ لَکٕٹۍ گرٛاوُنٛڈ تاکہِ أسۍ کَرو کٲم أسۍ گِنٛدو أسۍ درٛوٚکو أسۍ بیٚہمو اَصٕل پٲٹھۍ تہٕ یوٚہَے چھِ اَکھ رِکٮ۪سٹہٕ اَسہِ کٔرِو سا کٲم تُہۍ اَسہِ دِیِو سا گَرٛاوُنٛڈ تاکہِ أسۍ کَرو کٲم أسۍ ہیٚکو آرام سان گِنٛدِتھ سوسایٹی منٛز تہٕ تَمہِ کِنۍ وَجہہ سۭتۍ چھِ اَسہِ اَصٕل پانہٕ ؤنۍ روزان